اگر بہٕ کَتھ کَرٕ میون گو ٹُہ سانٛگ کُس چھُ سُہ چھُ مایہِ چانہِ رٲوٕم رات تہٕ دۄہ اَمِکۍ لِرِکٕس چھِ مےٚ وارِیاہ پسنٛد ییٚلہِ تہِ مےٚ کیٚنٛہہ اٮ۪نٛزایٹی چھِ آسان یا کیٚنٛہہ چھُ آسان تَمہِ وِزِ چھَس بہٕ یِہوٚے سانٛگ بوزان بیٚیہِ چھُ کٲشُر سانٛگ بوٗزِتھ زیادٕ فیٖل یِوان اِنسانس اِنسان چھُ مطلب مےٚ چھُ یہِ رِلیٹ کَران میٛانہِ لایفہِ سۭتۍ اِسی لیے چھَس بہٕ بیٚیہِ چھَس بہٕ زیادٕ پرٛٮ۪فر کَران کٲشُر بوزُن اِسی لیے چھُ مےٚ یہِ رِکاڈ وارِیاہ پسنٛد مایہِ چانہِ رٲوٕم رات تہٕ دۄہ